فُڈ نیٚٹ ؤرٕک کِچَن چھِ اکھ چَینَل اکھ یوٗ ٹیٛوٗبَس پٮ۪ٹھ اتھ مَنٛز چھِ واریاہ زیادٕ أسۍ ہیٚچھان یم چھِ اَسہِ ہاوان بَڈٕ اَصٕل پٲٹھۍ مَطلَب کُس چیٖز کِتھٕ پٲٹھۍ چھِ ہیٚکان أسۍ بَنٲوِتھ فار ایٚگزامپُل آملیٹ چھُ آسان بناوُن یا کانٛہہ تہِ میگی ویگی چھِ أسۍ بناوان أسۍ چھِ اَتی ہیٚچھان سورُے کیٚنٛہہ یا اَسہِ چھِ پَنٕنۍ کشمیٖرچ اکھ چینَل اَکھ تمیُک ناو چھُ نہٕ مےٚ یاد پٮ۪وان کیٚنٛہہ البتہٕ تِم چھِ اَسہِ بَڈٕ واریاہ زیادٕ اَصٕل پٲٹھۍ اِنفارمیشن دوان زِ کُس چیٖز کِتھٕ پٲٹھۍ چھِ أسۍ رنان تِم چھِ أسۍ باضٲبطہٕ پرٛتھ کانٛہہ چیٖز ہیٚچھناوان اَمہِ سۭتۍ چھُ اَسہِ واریاہ زیادٕ فٔٲیِدٕ میلان اگر اَسہِ کُنہِ جایہِ کیٚنٛہہ ڈاوُٹ چھُ آسان کتھ چیٖزَس کَمہِ وِز کیٛاہ چھُ آسان ترٛاوُن تِم چھِ اَسہِ بَڈٕ اَصٕل پٲٹھۍ یہِ شَکھ دوٗر کَران زِ ییٚمہِ وز چھُو تۄہہِ یہِ اَکھ چیٖز ترٛاوُن ییٚمہِ وز چھُ یہِ اَکھ چیٖز ترٛاوُن تَمہِ سۭتۍ چھُ اَسہِ واریاہ زیادٕ فٲیِدٕ میلان